یِم کٲشِر آسان چھِ تِم چھِ پَنٕنۍ زبان تِتھ پٲٹھۍ اِستعمال کَران زِ تِم چھِ تِم ڈایلاک وَنان پانہٕ ؤنۍ یا کہ أسۍ وَنو لیٚڈی شاہ یا کہ أسۍ وَنو ڈایلاک پانہٕ ؤنۍ اَکھ أکِس سۭتۍ وَنُن واریاہ زیادٕ اَصٕل سیٖن آسان ییٚمہِ وِز تِم یِم چیٖز کَران چھِ سُہ چھِ یِوان ماننہٕ ڈرٛاما اندٲزی چھَ کشمیٖرَس منٛز یِوان ماننہٕ یا کہ أسۍ وَنو لٔڈی شاہ چھِ یِوان کشمیٖرَس منٛز ماننہٕ أسۍ کرو کَتھ گُجروالَن ہِنٛز یا گُجرَن ہِنٛز یا بٔکٕروالَن ہِنٛز تُہُںٛد ڈرٛاما تِہِنٛز کوٚمٮ۪ڈی چھَ تیٖژاہ دِلکَش آسان زِ اِنسان چھُ گژھان تَتھ سٔنِتھ تہٕ بوزنہٕ خٲطرٕ گژھان مدہوش کہ یِم کٕم کَتھٕ کَران چھِ تیٚمۍ پَتہٕ چھِ أسۍ وَنان گُجٲرٕس یِم آسان چھِ تِمَن چھِ پنٛنِس یَتھ منٛز کَلچرَس منٛز ترٛیٚڈِشَن سانٛگ وَنان یا کہ ترٛیٚڈِشنَل تِم اٮ۪پروچِس کَران زِ اِنسان چھِ گژھان مطمعین تِمو سۭتۍ